ہٮ۪لو آ اَسلامُ علیکُم ٹھیٖک پٲٹھۍ چھُو حظ تُہۍ چھُو حظ ٹھیٖک صحت چھُو حظ ٹھیٖک اَسہِ حظ اوس یہِ أسۍ چھِ کُکِنگ حظ کران چھِ یِہٕے شٮ۪ف حظ چھِ أسۍ شٮ۪ف تہٕ أسۍ حظ چھِ أسۍ حظ ٲسۍ اَسہِ بوٗز تُہٕنٛدِ دُکانُک واریاہ ناو تُہۍ چھُو مسال وٲلۍ یہِ قیصر مسال ایٚنٛڈ کام تہٕ اَسہِ حظ اوس مسالہٕ کیٚنہہ ضوٚرَتھ اَسہِ ٲسۍ ترامہِ زٕ ژور پانٛژھ بناونہِ تہٕ اَسہِ ٲسۍ مسال تہٕ تُہۍ ؤنیُو حظ تُہۍ کٔم مسال چھُو تھاوان اَہَن حظ اَہَن حظ دالہٕ چیٖن بٔڑٕ ٲل اَہَن حظ اَہَن حظ اَہَن حظ اَہَن حظ اَہَن حظ ساروی کھو ساروی کھۄتہٕ صاف پہن مسال ؤنیُو حظ اَہَن حظ مسال سال یہِ ؤنیُو حظ ریٹ کَتھ کیٛاہ چھِ رے ریٹ ؤنیُو حظ ریٹ کَتھ کیٛاہ چھِ اَہَن حظ یہِ چھُو حظ تُہۍ کٕنان یم حظ یم ڈرٛاے فروٗٹ چھُو حظ تُہۍ کٕنان تُہۍ چھُو حظ ڈرٛاے فروٗٹ کٕنان تُہۍ چھُو حظ ڈرٛاے فروٗٹ تہِ کٕنان اَہَن حظ بیٚیہِ کٔم مسالہ حظ چھُو تُہۍ کٕنان تُہۍ کَتہِ پٮ۪ٹھ حظ کھسان کَتہِ پٮ۪ٹھ چھُو یوان تۄہہِ یہِ مسال اچھا اَہَن اچھا اچھا ٹھیٖک

اچھا اچھا ٹھیٖک ریٹ کِژھ حظ گژھِ تۄتہِ اَگر أسۍ ژور ترامہِ بَتہٕ چھِ کَرُن اَتھ کوٗتاہ مسال لَگہِ کیٛاہ کیٛاہ گژھِ اچھا ٹھیٖک یہِ کَتھ جایہِ چھُو توہہِ دُکان کَتھ جایہِ چھُو تۄہہِ یہِ چھِ دُکان ؤنۍ یہِ چھُ دُکان یہِ کَتھ جایہِ چھُ دُکان

کَتِس حظ آ آ بِلکُل اچھا اچھا ٹھیٖک ٹھیٖک حظ چھِ ٹھیٖک حظ چھِ اچھا یَتٕس بۄنہِ چھِ آ اچھا ٹھیٖک اَدٕ حظ ٹھیٖک حظ اَدٕ حظ یِمَو حظ اِنشاءاللہ تُلیُو بِہیُو حظ